السَلامُ علیکُم اَسہِ حظ اوس کوٚرمُت آرڈر کُرتی اَکھ تہٕ بیٚیہِ اوس اَسہِ شال اَکھ آرڈر کوٚرمُت تہٕ تِم حظ ٲسۍ زَبَردَست واریاہ اَصٕل یۄس کُرتی ٲسۍ سۄ حظ آے مےٚ بالکل فِٹ تَتھ اوس سایِز تہِ واریاہ اَصٕل یُس مےٚ برابر گوٚو یُس بیٚیہِ تَتھ یہِ ٲسۍ ڈِزایِن سُہ اوس سُہ تہِ اوس واریاہ رُت ڈِزایِن کَلَر تہِ اوس تَتھ برابر سُے یُس اَسہِ آرڈر اوس کوٚرمُت سُہ سُہ حظ چھُ واریاہ خۄش گژھان سارنی یُس یُس تہِ تَتھ وٕچھان چھُ سُہ چھُ تٔمِس خۄش گژھان سُہ چھِ دَپان یہِ کوٗتاہ اَصٕل کُرتی چھِ یہِ کَتہِ چھٮ۪تھ ژےٚ أنۍ مٕژ تہٕ أسۍ حظ چھِ واریاہ شُکُر گُزار تُہٕنٛدۍ یہِ چھُ واریاہ اَصٕل پرٛوڈَکٹ ٲسۍ وُ تۄہہِ چھُو تُہۍ بَناوان تہٕ بیٚیہِ یِم مےٚ فرٛنٛڈٕس چھِ تِم تہِ حظ چھِ وَنان وۄنۍ أسۍ اَنو اَتے پٮ۪ٹھ مان ژٕ أسۍ کَرو أتی أتھۍ سایٹہِ پٮ۪ٹھ یہِ آرڈر پرٛوڈَکٹ اَتھ حظ اوس یہِ پِرٛیٚنٛٹ تہِ واریاہ اَصٕل اَتھ اوس کَپُر تہِ واریاہ زیادٕ اَصٕل کَپُر اوس اَتھ کاٹنٕے مگر سُہ تہِ اوس زَبردَست کَپُر سُہ تہِ اوس نہٕ بیٚکار خٲلی کَپُر کِہیٖنۍ تہٕ مےٚ حظ باسیٚو یِم گٔیٚے نہٕ پونٛسہٕ زایہِ کینٛہہ تہٕ یِم آے پٔزۍ پٲٹھۍ لٔگۍ یِم کُنہِ پونٛسہٕ بَکار یہِ گوٚو پٔزۍ پٲٹھۍ اَنُن چیٖز یہِ درٛاو واریاہ اَصٕل تہٕ بہٕ چھٮ۪س واریاہ زیادٕ شُکُر گُزار تُہٕنٛز تہٕ امہِ سۭتۍ چھُنہٕ دھوکہٕ تہِ لگان اِنسانَس کِہیٖنۍ تہٕ ییٚمہِ ساتہٕ وۄنۍ دۄیمہِ لَٹہِ مےٚ آسہِ اَنُن کینٛہہ بہٕ کَرٕ کوٗشِش کہِ أتی کَرٕ بہٕ آرڈر تۄہے نِش شُکریہ